گۄڈنیُک حظ چھُ مِسٹَر نَدی مِسٹَر نِظام صٲب دۄیِم حظ چھِ کَوثرا جی ترٛیٚیِم حظ چھِ اَشرَف احمد نَجار ژوٗرِم حظ چھِ مےٚ حظ پَنُن برٛیدَر تٔمِس چھُ ناو کیسَر صٲب تہٕ پونٛژِم حظ چھِ مَنظوٗر احمد